آ بہٕ چھُس سوشَل میٖڈِیا پٕلیٹفارمٕز ڈیلی بیسِز پٮ۪ٹھ یوٗز کران جیسے کہِ تھرٛٮ۪ڈٕس چھِ فیس بُک چھِ ٹُوِٹَر چھِ اِنَسٹاگرٛام چھِ یوٗٹیوٗب چھِ یا باقٕے باقٕے کانٛہہ ایپ چھِ یِمو سۭتۍ چھِ أسۍ واریاہ فٲیدٕ مِلان تہِ یِمو سۭتۍ چھِ أسۍ گَرِ بِہِت پَنٛنِس گَرِکِس کمرٕکِس کوٗنَس منٛز چھِ أسۍ ہٮ۪کان دُنہیُک کوٗن پٮ۪ٹھٕ اِنفارمیشَن رٔٹِتھ کَتہِ کیٛاہ حال چھِ چلان کَتہِ کۄس نِوٕز آے کَتہِ کیٛاہ گوٚو کُنہِ ساتہٕ ٹرٛٮ۪جِڈی یا کانٛہہ کُنہِ جایہِ چھِ کانٛہہ اِوٮ۪نٛٹ آسان کَتہِ کیٛاہ گوٚو تہٕ بہٕ ہسا چھُس یہِ ڈیلی بیس پٮ۪ٹھ یوٗز کران تَمہِ ساتہٕ گۄڈٕ چھُس بہٕ پَنٕنۍ ؤرٕک کران ختم پَنٕںۍ پتہٕ ییٚلہِ مےٚ فرٛی ٹایِم چھِ آسان تَتھ منٛز چھُ مےٚ یہِ تہِ اَکھ پارٹ کہ بہٕ چھُس سوشَل میٖڈِیا چلاوان بہٕ چھُس تَتھ پٮ۪ٹھ وٕچھان کیٛاہ حسابَہ چھِ دُنہیُک کوٚت ووت دُنیا کَپٲرۍ چھِ وٕنۍکٮ۪نَس دُنیا چلان بہٕ چھُس اَتھ پٮ۪ٹھ کُنہِ ساتہٕ پَنٕنۍ آیڈِیاز کُنہِ جایہِ چھُس بہٕ کانٛہہ اِوٮ۪نٛٹَس پٮ۪ٹھ آسان یا کُنہِ جایہِ چھُس بہٕ کُنہِ جایہِ آسان اِوٮ۪نٛٹَس پٮ۪ٹھ تَتہِ چھُس بہٕ کٮ۪پچَر کران پَنٕنۍ اِنفارمیشَن یا باقیَن ہٕنٛز ریٖل کران سُہ چھُس بہٕ پتہٕ اَپلوڈ کران فیس بُکَس پٮ۪ٹھ یا کُنہِ ساتہٕ چھُس بہٕ کُنہِ ساتہٕ چھِ کانٛہہ کۄچھَن یِوان یا کیٚںٛہہ چھِ یِوان سوشَل میٖڈیا پٕلیٹفارَم یِمَن منٛز رِوِو چھِ پٮ۪وان دِنۍ کُنہِ ساتہٕ رِوِو تہِ چھُس بہٕ دِوان کوٚمٮ۪نٛٹ چھِ کُنہِ ساتہٕ پٮ۪وان کَرٕنۍ کُنہِ ساتہٕ چھِ پٮ۪وان کوٚمٮ۪نٛٹ پُلٹِکَل لیٖڈَر چھِ کُنہِ ساتہٕ کوٚمٮ۪نٛٹ دِوان یا باقٕے کانٛہہ کمپٔنی چھِ دِوان آفَر دِوان یا کانٛہہ تِمَن چھُس بہٕ اٮ۪پلَے کران یا باقٕے باقٕے چیٖز چھِ یہِ چھِ ضٔروٗری اِنسانَس پے فیس بُک ٹُوِٹَر لایِک بیٚیہِ چھِ اِنَسٹاگرٛام یوٗٹیوٗب چھِ یِم ایپ چلاونہِ مگر اٮ۪کسَس منٛز تہِ نَہ چھِ یِمَن ہُنٛد غلط استعمال کَرُن تِکیٛازِ غلط استعمال ہیٚکہِ تۄہہِ واریاہ سختی أنِتھ پتہٕ اگر تُہۍ اَصٕل پٲٹھۍ استعمال کٔرِو یہِ چھِ فٲیِدٕ منٛدٕے آسان اَتھ منٛز چھِ اِنسانَس نَنان کَتہِ گَرِ بِہتٕے چھِ نَنان اِنسانَس کَتہِ کیٛاہ چھِ گژھان کیٛاہ چھِ گژھان فار اٮ۪گزامپٕل توہہِ چھو وٕنی اٮ۪براڈ کَرٕنۍ کَتھ یا کُنہِ جایہِ چھو تۄہہِ کَتھ کَرٕنۍ تۄہہِ چھُنہٕ ضٔروٗری تور وۄنۍ گژھُن کیٚنٛہہ تۄہہِ چھُنہٕ گۄڈٕ گٲڑۍ کَڑٕنۍ کیٚنٛہہ گۄڈٕ یوٗتاہ خرچہٕ آز کَرُن آز چھِ موبایِل فون یا کوٚر فون یا کٔر ٹٮ۪کٕسٹ تہٕ مَکلیو آ اَتھ منٛز چھُ واریاہ اَصٕل چیٖز مگر اَگر اِنسان اَتھ غلط یوٗز کَرِ تہٕ یہِ ہٮ۪کہِ واریاہ ڈینٛجرَس گٔژھِتھ تہٕ اَتھ چھِ ہٮ۪س تھاوُن باقٕے چھِ یہِ بٮ۪نِفِشَل